ٲں سٲنۍ ہوم ٹاوُن أسۍ چھِ سرینَگرَس منٛز روزان ییٚتہِ چھِ واریاہ فیسَلٹیٖز لوٗکَن ایٚویلیبٕل اسہِ چھُ آرام ہَر کُنہِ سہوٗلیت ہَر کُنہِ منٛز اَدٕ وۄنۍ چھُنہٕ زِ کہِ وۄنۍ گام شَہرَس منٛزٕے چھِ سہوٗلیت مگر گامَن منٛز تہِ چھِ وۄنۍ واریاہ سہوٗلیت مگر سرینَگر چھُ ماننہٕ یِوان تھوڑا برٛوٛا برٛاڈ علاقہٕ تھوڑا ٲں وسیٖع علا وسیٖع ٹایم ییٚتہِ سٲرے فیسَلٹیٖز ایٚویلیبٕل چھِ وۄنۍ آو واریاہ وقت گوٚو چینٛج وۄنۍ آو واریاہ چینٛجِز آیہِ وۄنۍ وۄنۍ چھِ ییٚتہِ واریاہ سہوٗلیت آیہِ وۄنۍ واریاہ ایٚویلیبٕلٹی چھِ ییٚتہِ چھُ اسہِ پَنُن اَکھ ٲں یہِ ییٚتہِ چھُ اسہِ جوٛاب گھرٕ بار آسان چَلاوُن پَتہٕ چھُ آسان اسہِ أسۍ ہیٚکان چھِ جوٛاب واب کٔرِتھ اۭں اَتھ کیٛاہ چھِ وَنان یُس مےٚ واریاہ خۄش چھُ کَران ییٚتہِ چھِ جوٛابٕس آسان بیٚیہِ چھِ ییٚتہِ واریاہ اصٕل ایٚکٕس لیٚنٛگویج تہِ چھِ اسہِ آسان اصٕل بیٚیہِ اَتھ چھِ وَنان بیٚیہِ چھُ مےٚ اَکھ چیٖز یہِ خۄش کَران زِ ییٚتہِ چھِ اسہِ ایٚجوکیشَن ییٚتہِ أسۍ ٲں تٔعلیٖم چھِ حٲصِل کَران سُہ چھُ اسہِ واریاہ نزدیٖک ییٚمہِ سۭتۍ اسہِ پرٛابلِم چھَنہٕ گژھان فیس کیٚنٛہہ اگر أسۍ باقیَن گامَن علاقَن وُچھو تِمَن چھُ پیٚوان یور ٲں یُن پَرنہِ پَتہٕ چھِ اَتھ کیٛاہ چھِ وَنان تِمَن واریاہ فیس یِوان پرٛابلِمٕز کَرنہِ اسہِ چھِ نَزدیٖک ٲں یونیورسِٹی تہٕ أسۍ چھِ ہیٚکان آرام سان ٲں گٔژھِتھ تہٕ گھرٕ پَنُن واپَس یِتھ تہٕ بیٚیہِ ہیٚکان چھِ أسۍ آرام سان بِہِتھ بیٚیہِ ییٚتِچ لینٛگویج سرینگرٕچۍ لیٚنٛگویج مےٚ چھِ واریاہ پَسنٛد کیٛازِکہِ اسہِ چھِ تھوڑا ڈِفریٚنٛٹ لیٚنٛگویج آسان أسۍ چھِ آرام سان ہیٚکان کَتھ کٔرِتھ بیٚیہِ چھِ أسۍ اَتھ کیٛاہ چھِ وَنان سرینَگرَس منٛز چھِ اسہِ آرام سان ٲں واریاہ شاپِنٛگ مالٕز تہِ أسۍ چھِ ہیٚکان آرام سان یوٚت گژھو توٚت ہیٚکو شاپنٛگ کٔرِتھ پننہِ چۄایسہِ ہِنٛز ٲں پَنٕنۍ ہوم ٹاوُن چھَنہٕ بیٚیہِ خاص کہیٖنۍ بِزی لایف چھِ آسان ٲں پنُن ہوم ٹاوُن چھُ سارنٕے پَسنٛد پَننِس ہوم ٹاونَس کُس کَرِ نکار بِکاز پَنُن ہوم ٹاوُن چھُ اَکھ یُتھ چیٖز آسان زِ یُس أمِس یَتھ سارنٕے محبت چھُ اَمیٛک آسان